ہیٚلو تُہی کیاہ تُہۍ کیازِ أنِو یہِ بُک لیٹ تُہۍ چھِو پَتہ اگر تُہۍ أنِو کانٛہہ تہِ بُک لیٹ تۄہہِ لَگیٚو فایِن تِکیازِ یُس سون آڈ یُس روٗلز چھِ آسان تَمِکۍ ایٚکاڈِنٛگ چھُ تہۍ یہِ بُک پَنٛدہَن دُہَن اَنٛدَر اَنٛدَرے واپَس آسان کَرُن مگر تۄہہِ گٔے گٔیوٕ پَنٛداہ دۄہ پٮ۪ٹھ مگر تُہۍ چھِو آنن آز تۄہہِ ہیٚکِو فایِن تہِ لٔگِتھ تُہۍ ؤنٛتو مےٚ تُہۍ کَر چھو نِمٕژ یہِ بُک تُہۍ ؤنٛتو مےٚ تُہۍ کَر چھو نِمٕژ کَمہِ ڈیٹ چھو نِمٕژ یہِ بُک تُہۍ چھو پَتَہ اگر تۄہہِ پَنٛداہ پٮ۪ٹھ گَژھَن تُہۍ چھُ لَگان ترٛہ رۄپیہِ فایِن وۄنۍ کیاہ ہیٚکو أسۍ کٔرِتھ تُہۍ ؤنٛتو أسۍ تہِ چھِ اسہِ تہِ چھِ لایبریری روٗل ایٚکوٚڈِنٛگ آسان پَکُن تۄہہِ گَژھِوٕ ییٚمہِ چیٖزُک خَیال آسُن کہِ اگر مےٚ کانٛہہ بُک چھِ نِمٕژ مےٚ چھِ یہِ وَقتَس پٮ۪ٹھ واپَس آسان کَرٕنۍ تِکیاز باقٕے شُرۍ تہِ چھِ یِم بُک نِنہِ یِوان تِمَن تہِ چھِ آسان یہِ بُک ضروٗرَت کیازکہِ سارِونی چھُ پَرُن آسان مگر تۄہہِ نیٖوٕ یہِ بُک آز پٮ۪ٹھ وُہ دۄہ برٛونٛٹھ یہِ گوٚو واریاہ لیٹ